یُس مےٚ گۄڈنیُک پرٛوڈکٹ اوس یُس مےٚ میٖشو پٮ۪ٹھ آرڈر کَریو تِم کَریو مےٚ موزٕ تِم کَرے مےٚ أکِس ہَتس وُہن آے مےٚ تِم شےٚ موزٕ لیکن ییٚلہِ مےٚ تِم آرڈر کَرے مےٚ دوٚپ نَہ یِم یِنۍ نہٕ مےٚ اَصٕل کِہیٖنۍ تہِ نہٕ لیکن ییٚلہِ مےٚ تِم گَرٕ وٲتۍ اَکھ اوس تِمن یُس تِمن نٮ۪بٕرۍ کِنۍ کَور اوس تِمن یہِ پیک اوس کٔرِتھ سُہ اوس تِمن وارِیاہ زیادٕ مظبوٗط سُہ اوس وارِیاہ زیادٕ اَصٕل پتہٕ ییٚلہِ مےٚ یِم أنٛدرٕ کھوٗلۍ تمہِ منٛز کیٛاہ اوس تمہِ منٛز اوس وارِیاہ زیادٕ اَصٕل موزٕ یِم نہِ مےٚ اِتھ کٔنۍ بازرٕ مِلہٕ ہن کِہیٖنۍ تہِ نہٕ یِم نہٕ مےٚ أکِس ہَتس وُہن شےٚ موزٕ مِلہٕ ہن کِہیٖنۍ تِکیٛازِ تِمن اوس وارِیاہ زیادٕ کَلر اَکھ اوس تِمن وارِیاہ زیادٕ کَلر اَصٕل بِلوٗ کَلر ٲسۍ تِم وایٹ کَلر ٲسۍ تِمہٕ تہٕ تِم ٲسۍ بیٚیہِ گرے کَلر ٲسۍ تِم ٲسۍ وارِیا ہ زیادٕ اَصٕل ییٚمہِ سۭتۍ مےٚ کیٛاہ باسیو مےٚ باسیو نَہ میٖشو چھِ وارِیاہ زیادٕ اَصٕل ییٚمہِ پٮ۪ٹھ اَسہِ کانٛہہ تہِ چیٖز پَزِ آرڈر کَرُن بیٚیہِ کیٛاہ چھُ گَژھان اِنسان چھِ آرڈر کَران پَتہٕ چھُ واتان دروازس تل چھُ واتان ییٚمہِ سۭتۍ وارِیاہ زیادٕ یُس یہِ چھُ وقت سُہ چھُ بَچان ٹایم سون چھُ بَچان وقت سون چھُ بَچان ییٚمہِ سۭتۍ نہٕ اَسہِ نٮ۪بر کُن چھُ پٮ۪وان بازرس کُن نٮ۪رُن کِہیٖنۍ پتہٕ چھُ دُکان پتہٕ دُکان پٮ۪وان پھیرُن کِہیٖنۍ تہِ بیٚیہِ چھُ یہِ ناممکِن کہِ أکِس ہَتس وُہن مِلان شےٚ موزٕ بیٚیہِ کُنہِ ساتن اگر آسہِ شَہر گژھِ کُنہِ ساتہٕ پتہٕ آسہِ تَتہِ سیل یا تِم چھِنہٕ یِتھۍ آسان کِہیٖنۍ لیکِن یِم باسے مےٚ وارِیاہ زیادٕ اَصٕل یِمن یُس یہِ پرٛوڈکٹ یُس یِم کَپُر اوس یمن چھُ سُہ وارِیاہ زیادٕ اَصٕل وارِیاہ زیادٕ ونٛدس خٲطرٕ لَگان یِمہٕ وارِیاہ زیادٕ اَصٕل ییٚمہِ حِساب مےٚ باسیو میٖشو پٮ۪ٹھ اگر اِنسان کانٛہہ تہِ چیٖز کَرِ آرڈر سُہ چھُ باسان مےٚ وارِیاہ زیادٕ اَصٕل لیکِن وارِیاہن نِش اوس مےٚ یہِ تہِ بوٗزمُت کہِ نَہ اَمہِ پٮ۪ٹھ چھُ نَہ اَصٕل چیٖز یِوان کِہیٖنۍ تہِ اَمہِ پٮ۪ٹھ گژھن نہٕ آرڈر کَرٕنۍ کیٛازِ وارِیاہن چھُ اَتھ پٮ۪ٹھ دۄکھہٕ لوٚگمُت یِمن نہٕ تِم چیٖز واپس وٲتۍ کِہیٖنۍ تِتھۍ وٲتۍ نہِ کِہیٖنۍ یا اَمہِ پٮ۪ٹھ چھِ ہٮ۪کان پتہٕ واپس رِٹٲرٕن چھِ ہٮ۪کان اِنسان کٔرِتھ لیکِن وارِیاہو ووٚن مےٚ یہِ کہِ نَہ اَمہِ پٮ۪ٹھ چھِنہٕ اَصٕل واتان لیکِن مےٚ دوٚپ بہٕ کَرٕ ٹراے بہٕ وٕچھٕ میٲنۍ گۄڈٕنِچ اٮ۪کٔسپیٖرینِس یہِ کِژھ روزِ اگر بہٕ آرڈر کَرٕ کانٛہہ چیٖز تہٕ تمے موٗجوٗب وٕچھ مےٚ بہٕ اَنہٕ موزٕ مےٚ وٕچھ یِمن موزن وارِیاہ اَصٕل ریٹ یۄس مےٚ یِمن باسے أکِس ہَتن باسے مےٚ یِم شےٚ موزٕ مےٚ دوٚپ نا ونٛدٕ چھُ چَلان ونٛدسٕے منٛز لگان یِمہٕ زیادٕ وٕنکٮ۪ن تِکیٛازِ تۭر چھےٚ ونٛدس منٛز چھُ اِنسانس موزٕچ چھِ ضوٚرتھ زیادٕ پٮ۪وان تِکیٛازِ تۭر چھِ وارِیاہ زیادٕ آسان شیٖن چھُ آسان تہٕ موزٕ چھِ بڑان یِم زیادٕ زیادٕ چھِ موزٕ بڑان ییٚمہِ موٗجوٗب اَسہِ باقِین باقِین ہٕنز موزن ہٕنز ضوٚرتھ چھِ پتہٕ پٮ۪وان اَکھ چھُ بڑان اِںسان بیاکھ چھُ ہٮ۪کان لٲگِتھ تِکیٛازِ تہِ روٗدس منٛز چھِ لگان موزٕ یا بوٗٹس چھُ آب اَژان تہٕ تمہِ موٗجوٗب پتہٕ چھُ اَسہِ بَدل موزٕ لَگان تمے موٗجوٗب باسیو مےٚ می شے باسیو مےٚ وارِیاہ زیادٕ اَصٕل تِکیٛازِ اَتھ منٛز چھُ یُتھٕے ییٚلہِ آرڈر واتہِ تمہِ دۄہ صُبحٲے تہِ چھِ اَصٕل پٲٹھۍ مٮ۪سیج واتان وَنان چھُ آز یی تُہۍ آرڈر کٔژِ بَجہِ واتہِ یا اگر تَتھ پٮ۪ٹھ تہِ چھُ آسان تَتھ پٮ۪ٹھ تہِ چھُ ہاوان کہِ یہِ آرڈر کَر چھُ دَرٛامُت تَتہِ یہِ کوٚت چھُ وٕنکٮ۪ن ووٚتمُت اَتھ کوٗتاہ ٹایم لَگہِ وٕنکٮ۪ن تۄہہِ نِش واتنس کٔژ دۄہ لگنٮس یا کٔژ گٲنٛٹہٕ لگنٮس سُہ چھِ تِم سورُے ہاوان تَتھ اٮ۪پ پٮ۪ٹھ ییٚمہِ پٮ۪ٹھ اَسہِ یہِ آرڈر چھُ آسان کٔرمٕتۍ آسان یِم چیٖز ییٚمہِ پٮ۪ٹھ یہِ آرڈر کَرو ٲسۍ یہِ سُہ چھُ ہاوان تَتھ پٮ۪ٹھ اَصٕل پٲٹھۍ تِکیٛازِ تمہِ سۭتۍ کیٛاہ چھُ اَسہِ گژھان اَسہِ چھِ وارِیاہ زیادٕ آسٲیِش مِلان اَسہِ چھُ مطلب پَتاہ لَگان کَمہِ دۄہ کُس چیٖز واتہِ اَسہِ ییٚمہِ نہٕ اگر نہٕ أسۍ گَرِ آسو تہِ کِہیٖنۍ تہِ نہٕ أسۍ چھِ تھاوان کٲنٛسہِ ؤنِتھ مطلب یِتھ کٔنۍ آرڈر یی تَتھ چھِ أسۍ ہٮ۪کان پونٛسہِ تٔرٲیِتھ ہٮ۪کان چھِ تٔتی اٮ۪کاوٹس تٔرٲیِتھ تِمن کیش آن دیلؤری چھِ تَتھ یا تٔتی کَرو أسۍ اٮ۪کاوٹس ٹرانسفر یا اِتھ کٔنۍ کَرو ٹرانسفر ییٚتہِ یِنۍ یور یِنۍ ییٚتی دِمہٕ ہوٚکھ اَتھس کٮ۪تھ پونٛسہٕ چارجٕس ہٮ۪کان عَلاو پونٛسہٕ ہٮ۪کان آ زٕ ژور رۄپیہِ لٲگِتھ یا دَہ وُہ رۄپیہِ لٲگِتھ تِکیٛازِ تِمن چھِ پٮ۪وان یور واتُن تمہِ حِساب چھِ لَگان تَتھ تھوڑا اٮ۪کٕسٹرا لیکِن باقٕے چھِنہٕ تَتھ فرق پٮ۪وان کٔہیٖںی تہِ نہٕ تِکیٛازِ گَرس نِش چھُ واتان اِنسان چھُ خۄش گَژھان اور چھُنہٕ نیران کِہیٖنۍ یا رٮ۪تہٕ کالہِ اگر کانٛہہ چیٖز آرڈر کَرو گَرم چھُ آسان وارِیاہ زیادٕ اِنسان چھُنہٕ ہٮ۪کان بازر کُن نیٖرِتھ کِہیٖنۍ یا تمہِ موٗجوٗب کیٛاہ چھُ پَتہٕ کَران اِنسانس آرڈر ہٮ۪کہِ کٔرِتھ کانٛہہ تہِ چیٖز تاکہِ گَرمس منٛز پیٚنہٕ نٮ۪رُن کِہیٖنۍ یا اِتھ کٔنۍ ونٛدس منٛز چھُ شیٖن چھُ آسان وارِیاہ زیادٕ شیٖنہٕ سۭتۍ روٗد چھُ آسان اِنسان چھُ ہٮ۪کن نٮ۪بر کُن نیٖرتھ کِہیٖنۍ تہِ نہٕ اگر اِنسان آرڈر کَرِ سُہ چھُ واتناوان یور واتناوان چھِ سُہ آرڈر ییٚمہِ سۭتۍ اَسہِ صِرف دروازس تانۍ چھُ نٮ۪رُن دروازس تانۍ چھُ رَٹن بَس تِتھُے چھُ اَسہِ کَرُن بیٚیہِ چھِکھ دِنۍ تَتس پونٛسہٕ تیٖژہن چھَکھ کَرٕنۍ لیکِن مےٚ باسیو وارِیاہ زیادٕ اَصٕل اَمِچ یۄس مےٚ اٮ۪کٕسپیرینٕس رٔٹۍ یہِ بَسے مےٚ وارِیاہ زیادٕ اَصٕل بہٕ چھَس وارِیاہ زیادٕ خۄش تِکیٛازِ بہٕ کٲنسہِ وَنہٕ یِمو امہِ پٮ۪ٹھ پرٮ۪تھ کانٛہہ چیٖز آرڈر اگر امہِ پٮ۪ٹھ مےٚ کانٛہہ تہِ چیٖز بس یہِ کہِ اَتھ پٮ۪ٹھ چھِ آسان ہر کانٛہہ چیٖز وجوٗد ہر کانٛہہ چیٖز چھُ آسان اَتھ پٮ۪ٹھ موٗجوٗد جیسے کہِ اگر کچنس خٲطرٕ آسہِ کانٛہہ چیٖز اَنُن سُہ تہِ چھُ آسان اَتھ پٮ۪ٹھ موٗجوٗد باتھروٗمس خٲطرٕ آسہِ کانٛہہ چیٖز اَنُن سُہ تہِ چھُ آسان اَتھ پٮ۪ٹھ موٗجوٗد اگر اگر اَسہِ گَرُک سامان اَسہِ کانٛہہ چیٖز آسہِ اَنُن سُتہِ چھُ آسان اَتھ پٮ۪ٹھ موٗجوٗد وَنہِ اگر پونٛسہٕ چھُ کُنہِ وِزِ چھِ گَژھان فری ڈیلوری چھِ کُنہِ ساتہٕ گَژھان چیٖزس یا کُنہِ ساتہٕ چھُ ہٮ۪وان پونٛسہٕ بس اِژٕے چھِ گَژھان فرق باقٕے چھَنہٕ آسان فرق باقٕے چھُ آسان اَصٕل مال یا کُنہِ ساتہٕ چھُ فراڈ گَژھان تمہِ وِز چھِ ہٮ۪کان تِمن واپس نِتھ تِم چھِ ہٮ۪کان تورٕ بدل دِتھ نَتہٕ چھُ اَتھ پٮ۪ٹھ پرٮ۪تھ کانٛہہ چیٖز مِلان تِکیٛازِ مےٚ وٕچھ وَنہِ اَتھ پٮ۪ٹھ کوٗتاہ چھُ مِلان اِنسانس اگر سُہ یِم چیٖز یِمن دوٗر چھِ اَنان اِنسان سہ تِم چیٖز سُہ اَنان کاسمٮ۪ٹِک واسمٮ۪ٹِک سُہ تہِ چھُ ہٮ۪کان اِنسان اَتھ پٮ۪ٹھ أنِتھ یا شمپوٗ چھُ آسان یا بدل کانٛہہ بٕتھیُک کانٛہہ کریٖم چھُ آسان سۄ تہِ چھِ ہٮ۪کان اَتھ پٮ۪ٹھ أنِتھ یا گَرس وال پٮ۪پر چھِ وٕنکٮ۪ن لاگو ییٖتیاہ ییٖتیاہ چیٖز چھِ یا کرافٹہٕ چھِ اِنسان کانٛہہ کَران تمیُک چیٖز چھِ یِوان اَتھ پٮ۪ٹھ اَننہٕ کانٛہہ تہِ گَرس منٛز اگر کانٛہہ شو دار چیٖز آسہِ ضوٚرَتھ سُہ چھُ یِوان اَتھ پٮ۪ٹھ اَننہٕ ییٚمہِ سۭتۍ اِںسان وارِیاہ زیادٕ خۄش چھُ گَژھان تِم چیٖز وٕچھتھ یِم نہٕ بازرس یٖتاہ جلدی مِلان اَسہِ کِہیٖنۍ نہٕ یِم اَسہِ میٖشوس پٮ۪ٹھ مِلان جیسے کہِ یِم یا بوٗٹن چھِ اَتھ پٮ۪ٹھ وارِیاہ اَصٕل ریٹ آسان سیل چھِ آسان یِمن منٛزٕ یِمن چیٖزن یِم اگر أسۍ وٕچھو اِمن اَمہِ پٮ۪ٹھ چھُ اَسہِ وارِیاہ زیادٕ آسٲنی سان مِلان یِم چیٖز یِمہٕ نہٕ اَسہِ بازرس منٛز ییٖتِس کَمس ریٹس منٛز مِلان کِہیٖنۍ تہِ تمے موٗجوٗب باسیو مےٚ یہِ یُس مےٚ آز یہِ گۄڈنیُک یہِ آرڈر روٚٹ اَمِچ یۄس یہِ اٮ۪کسپیریَنٕس باسے یہِ باسے مےٚ وارِیاہ زیادٕ اَصٕل تاکہِ بہٕ ہٮ۪کہٕ وَ اَمہِ پٮ۪ٹھ باقٕے چیٖز تہِ آرڈر کٔرِتھ